تِلہٕ کٲم پَشمیٖن کٲم پھٮ۪رن کٲم چھِ یِوان کَرنہٕ شالَن پٮ۪ٹھ چھِ یِوان کٲم کَرنہٕ گرٕ گرٕ چھِ أسۍ وُچھان شال اَتھٕ کٲم چھِ یِوان کَرنہٕ قٲلیٖن کٲم چھِ یِوان کَرنہٕ واریاہ چھِ ییٚتِکۍ یِم مَذہبی رِواج یِم کَرنہٕ چھِ یِوان بیٚیہِ چھِ زَنہِ زیادٕ لُکھ زیادٕ چھِ کَران تِم پَسنٛد یِم کامہِ دار پھٮ۪رَن لاگٔنۍ کامہِ دار شال لاگٕنۍ پَشمیٖن شال لاگٕنۍ ییٚمہِ سۭتۍ چھِ تٔہٕنٛز خوٗبصوٗرتی زیادٕ نَوان نَوان

ییٚمہِ سۭتۍ یہِ کَلچر واریاہ زیادٕ یہِ چھُ مَشہوٗر گوٚمُت